اَسہِ ٲس اَکھ اوٗبَر کَرٕنۍ بُک تہٕ بہٕ ترٛامو تۄہہِ لوکیشَن مین لوکیشَن چھِ بارہمولہ ہاوُس نمبر فِفٹی سِکِس خۄج باغ تہٕ اَتھ لوکیشَن پٮ۪ٹھ گژھِ مےٚ آسٕنۍ اوٗبَر بالکُل پنٛنِس وَقتَس پٮ۪ٹھ وٲژمٕژ یعنی کہِ مےٚ چھُ گژھُن صُبحٲے شیٚیہِ بَجہِ چھِ مےٚ گژھُن واتُن چھِ مےٚ کۄپوارا ڈِسٹرک تہٕ بہٕ چھُس مہٕ تۄہہِ مہربٲنی کٔرِتھ تۄہہِ یہِ کَتھ واتناوان زِ صُبحٕچ سَتہِ بَجہِ بارہمولہ ہاوُس نمبر فِفٹی سِکِس خۄج باغ تہٕ اَتھ اِز گرٮ۪ن گژھِ مےٚ واتٕنۍ میٲنۍ اوٚبر پَنٛنِس وقتَس پٮ۪ٹھ